سَپوٹٕس چھِ سانہِ خٲطرٕ واریاہ ضروٗری تِکیٛازِ اَمہِ سۭتۍ چھِ أسۍ ہیٚلدی روزان ڈِپریشَن اٮ۪نزِٹی چھِ دوٗر روزان اَگَر کُنہِ ساتہٕ أسۍ باڈی ویٹ چھِ آسان سُہ تہِ چھِ ہٮ۪کان أسۍ اَمہِ سۭتۍ رِڈوٗز کٔرِتھ تِکیٛازِ أسۍ چھِ گژھان اِنوالو ایٚکٹِوِٹیٖزَن منٛز اَمہِ سۭتۍ چھِ سٲنۍ باڈی روزان فِٹ